وعلیکُم سَلام ٹھیٖک چھُو حظ ٹھیٖک چھُو حظ آ ؤنِو حظ اہن حظ آ اچھا کوٚتٲنۍ چھُو پوٚرمُت اٮ۪م اے چھُو حظ کوٚرمُت مطلب ؤنِو تُہۍ کَتہِ ٲسِو پرناوان تُہۍ کُس سَبجَکٹ چھُو پرناوان اچھا اِنٛگلِش حظ تَتہِ کوٗتاہ اوسوُ تۄہہِ تنخواہ ونخواہ رٮ۪تَس کٔژِ بَجہِ اوسوُ پٮ۪وان گژھُن مطلب کٔژِ بَجہِ چھُٹی ترٛاوان کٔژِ بَجہِ اوس پٮ۪وان یورٕ گژھُن حظ اچھا ژور بَجے بٲگٮ۪ن اہن حظ آ تۄہہِ حظ چھُ اٮ۪م اے کوٚرمُت مےٚ حظ چھِ بہٕ حظ وٕچھِ أکیٛاہ تہٕ تنخواہ ؤنِو وَنۍ تنخواہَس روزنُک کوتاہ تۄہہِ حظ چھُ یِوَان نَو ٹُو ژور حظ ژور بجے وٲتۍ ییٚتہِ تہِ حظ نَو ٹُو ژور تنخواہس تھَومو وُہ ساس رۄپیہِ رٮ۪تَس اہن حظ آ تۄہہِ چھُو پوٚرمُت اہن حظ مےٚ حظ چھِ پَتہ ہٕے مےٚ وُچھ نہ حظ یہِ کاکد حظ اہن حظ وَلہٕ کینٛہہ نہ حظ چھُنہٕ پرواے وُہ ساس حظ تھَومو بہٕ رٮ۪تَس حظ کیٛازِ تُہۍ چھُو وُہ ساس رۄپیہِ تُہۍ یی زیو تُہۍ نَو ٹُو ژور ٲسۍ زیو تُہۍ یِوان نَو ٹُو ژور برابر حظ اَکھ مِنَٹ گژھِ نہٕ اَسہِ لیٹ گژھُن نہ گژھِ مطلب سُلہِ نہٕ مطلب لیٹ گژھِ نہٕ زانٛہَے نہٕ حظ گژھُن نَو بَجے گٔژھِو تُہۍ سکوٗلَس منٛزٕ واتٕنۍ تۄہہِ چھُو بَچَن حظ اِنٛگلِش پرناوُن حظ اِنٛگلِش چھُو تۄہہِ بَچَن إمَن چھُو تۄہہِ اَصٕل پٲٹھۍ حظ سمجھاوُن یِمَن چھُو تۄہہِ اِنٛگلِش کَرُن ہیٚچھناوُن حظ اِنٛگلِش کِتھ کٔنۍ چھِ کَران تَمِچ میٖنِنٛگ چھُو تۄہہِ یِمَن ہیٚچھناوٕنۍ اَصٕل پٲٹھۍ مطلب یِمَن گژھِ سمٕجھ یُن حظ اہن حظ اَصٕل پٲٹھۍ ہیٚچھنٲیُکھ یِمَن گژھِ بوٚڑ تَتہِ تہِ ٲسۍ زِہوکھ ہیٚچھناوان تھوڑا ٹرٛاے کَران ساروِیَن بَچَن حظ کٕلاسَس منٛز یِم تہِ بَچہِ آسَن یِمَن گژھِ ساروِیَن حظ ہیٚچھناوٕنۍ ساروِیَن گژھِ اَنڈَرسٕٹینٛڈ کَرُن مطلب سٲری گژھن اَتھ منٛز حظ ہیٚچھِنۍ مطلب ساروِیَن چھُ تَگان چھِ اِنٛگلِش زیادٕ کہِ اِنٛگلِش تہِ چھُ یِمَن ہیٚچھناوُن تہٕ پَرناوُن تہِ پَرُن تہِ ہیٚچھناوُن پَرُن کِتھ کٔنۍ گژھِ مطلب اَصٕل پٲٹھۍ یِمَن ساروِیَن بَچَن حظ ہیٚچھناوُن بیٚیہِ کَنٹِنیوٗ بیٚیہِ یُن برابر مطلب نَو ٹُو ژور بجے ژور بجے برابر نیرُن یورٕ اچھا کِہیٖنۍ چھُنہٕ پرَواے تیٚلہِ کٔڑۍ زیو تُہۍ صُبحٲے مےٚ جاین حظ صُبحٲے پٮ۪ٹھ ای زیو تُہۍ تیٚلہِ اَدٕ کیٛاہ نیٖرِو حظ ییٚتِنَس